ہیلو السلام علیکُم اَہن حظ ٹھیٖک تُہۍ چھِو ٹھیٖک آ شُکُر الحمدُ اللہ تُہۍ بوزنٲیِو تُہۍ چھِو ٹھیٖک اَسہِ حظ اوس خاندر نہ اَسہِ اوس ماز ضوٚرتھ اَوا اَوا ماز مازَس زٕ ترٛےٚ کویِنٹَل ٲسۍ ضوٚرتھ بیٚیہِ تُہۍ ؤنۍتو مےٚ ہُہ ماز کیُتھ چھُ ماز چھےٚ ٹھیٖکھٕے ٹھیٖک گژھِ آ ٹھیٖک گژھِ آسُن اَوا بیٚیہِ ٲس کۄکر ماز کویِنٹَل کھٔنٛڈ ضوٚرتھ نہ سُہ تہِ اوس اَوٕ مہ مژھ مازَس زٕ کویِنٹَل بیٚیہِ یہِ کۄکَر ماز کویِنٹَل تہٕ بیٚیہِ وَنہِ ریٹ ویٹہ کیٛاہ چھِ یہِ تُہۍ نہ حظ اَسہِ کوٚر بروس تۄہہِ پٮ۪ٹھ تُہۍ چھُو پَنٛنی تہٕ اَسہِ دوٚپ اَسہِ گژھِ یہِ پہٲڑی وہٲڑۍ مہ چھُ نہ پہٲ اَچھا اَچھا اَوا نہ یِہَے اُمید چھِ

مےٚ اَوٕ حظ کۄ کَٹہٕ ماز نہ حظ نہ کَٹہٕ مَن نہ نہ کَٹہٕ ماز چھُنہٕ ضوٚرتھ کیٚنہہ اَلبتہ یہِ چھُ ضوٚرَتھ بَڑٕ ماز زٕ کویِنٹَل بیٚیہِ حظ کۄکَر ماز زٕ کویِنٹَل ضوٚرتھ نہ حظ سُہ تہِ اوس یِہوٚے کویِنٹَل کھَنٛڈ اَوا کویِنٹَل کھٔنٛڈ سُہ تہِ اَوا خاندر چھِ واریاہ بوٚڑ پٕنٛژٕ شَتہٕ وُہ جُولَے چھُ خاندر اَہن حظ

ماز نِمو أسہِ صُبحَنٕے أسۍ اَنو یورَے ہُہ آٹوٗ واٹوٗ کِنہٕ تۄہہِ سوزنَے اورَے کیٚنہہ اچھا ٹھیٖک ٹھیٖک چھُ اَہن حظ اَدٕ چلو ٹھیٖک چھُ تُلِو بِہِو